اگر مےٚ کُنہِ ساتہٕ دُنیہِکِس کُنہِ مُلکَس منٛز گژھنُک موقعہٕ دِنہٕ آو بہٕ ہسا یَژھٕ سعوٗدی عرب مکّہ تہٕ مدیٖنہ گژھُن ییٚمہِ سۭتۍ زَنہٕ بہٕ اَکھ چَکَر تہِ ہٮ۪کہٕ کٔرِتھ تہٕ بیٚیہِ والہٕ تَپٲری پَنُن اِسلٲمی ساروی کھۄتہٕ بوٚڈ یُس مُسلمانَس فرض چھُ آسان پانٛژو فرضو منٛز اَکھ حَج سُہ تہِ کَرٕ بہٕ اَدا تہٕ تکیازِ یہِ چھِ پرٛٮ۪تھ کٲنٛسہِ مُسلمان سُںٛد مُسلمانَس چھِ خاب آسان زِ بہٕ گژھٕ مَکّہ تہٕ مدیٖنہ زِندگی منٛز ضروٗری اَکہِ لَٹہِ وُچھُن